اَسہِ اَگرَے یِم پوش ؤومٕتۍ چھِ آسان اگر أسۍ تَتھ بیٚیہِ چھِ آسان تَمہِ منٛز تَمہِ مٔزیٖد کیٚنٛہہ کھالُن یا پوش ترٛٲیِو کُل چھِ آسان کیٚنٛہہ ؤومٕتۍ اگر أسۍ یَژھان چھِ کہِ اَسہِ گَژھَن یِتھی بیٚیہِ نیرٕنۍ یا اَسہِ گژھِ اَمیُک زیادٕ پٲداوار گَژھُن أسۍ کیٛاہ چھِ کَران کہِ أسۍ چھِ یہِ بیول یُس اَتھ پوشَس یا اَتھ کُلِس نیران چھُ أسۍ چھِ یہِ کَڑان تہٕ أسۍ چھِ یہِ ہۄکھناوان پَتہٕ یُتھُے سیٖزَن چھُ واتان یا یُتھُے اَمیُک موسم چھُ واتان تہٕ أسۍ چھِ یہِ بیول واپَس زٔمیٖنَس منٛز وَوان یا چھِ أسۍ یۄس اَمہِ پوشہٕ لٔنٛڈ یا کُلۍ لٔنٛڈ چھِ آسان أسۍ چھِ یَژھان کہِ اَسہِ گَژھِ یُتھُے بیٚیہِ تہِ آسٕنۍ یُتھُے بیٛاکھ آسُن تہٕ أسۍ چھِ اَمہِ پوشِچ یا اَمہِ کُلِچ لٔنٛڈ ژَٹان تہٕ سۄ چھِ وَوان بیٚیِس جایہِ تَمہِ سۭتۍ کیٛاہ چھُ گژھان کہِ تَتٮ۪تھ تہِ چھُ سُہ پوش یا سُہ کُل نوٚو زٮ۪وان تہٕ بیٚیہِ کیٛاہ چھِ أسۍ کَران بیٚیہِ چھِ أسۍ یُس اَتھ یُس أسۍ یہِ کُل یا یُس أسۍ یہِ پوشہٕ کُل چھُ وَوان اَتھ چھِ أسۍ یوٗت بہٕ تیوٗت أسۍ چھِ اَتھ آب دِنٕچ کوٗشِش کَران أسۍ چھِ اَتھ دَوا وَوا چھَکنٕچ کوٗشِش یُتھ زَن یہِ پوٗٹھ پٲٹھۍ یُس ہیٚکہِ بٔڑِتھ